آسَل واعلیکُم السلام کیٛاہ سا ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ شُکُر رۄبَس کُن اَصٕل پٲٹھۍ

ؤنِو ؤنِو تُہۍ کیٛاہ کَتھ کَران کران ژھۄپے ؤنِو حظ اہن حظ اہن حظ خۄجہ صٲبٕے چھُس بہٕ وَن حظ کیٚنٛہہ چھُنہٕ پَرواے کَرَو حظ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ کٔرِو تُہۍ تۄہہِ کیٛاہ کامہِ چھُو واریاہ آ اچھا اچھا اچھا اچھا اَچھا اَدٕ سا أنِو سا تُہۍ چیٖزا ویٖزا کیٚنٛہہ چھُنہٕ پَرواے ڈیٹَس تہٕ چیٖزَن کیٛاہ تھٲیِو تُہۍ اَکھ اَکھ چیٖز أنِتھ بہٕ گَژھٕ وٕنی وٕنی کَرٕ بہٕ ڈیٹ مےٚ چھُ سورُے پانَس تانۍ کیٚنٛہہ چھُنہٕ پَرواے وۄنۍ چھُنہٕ حظ مےٚ تہِ کَرُن پانہٕ ؤنۍ مَشوَر کُس ڈیٹ تھاو بہٕ مےٚ کَر گژھن تِم تَیار پانَے کیٛاہ وَنہٕ بہٕ مےٚ تہِ چھُ بٕتھِ کَتھ ترٛاوٕنۍ برونٛہہ کُن پانَس تانے آسہِ ہَم بہٕ کَرٕ ہا وٕنی ڈیٹ مےٚ کیٛاہ مےٚ مےٚ گژھِ آسُن بَتہٕ پھوٚلا اچھا اچھا اَدٕ کہ اَدٕ کیٚنٛہہ چھُنہٕ کٔرِو تُہۍ کٔرِو تُہۍ کیٚنٛہہ چھُنہٕ پَرواے کٔرِو تُہۍ تَیٲری أنِو تُہۍ چیٖز ویٖز ماز وٲلِس ؤنِو کیٚنٛہہ چھُ نہٕ پَرواے بہٕ ییٚمہِ دۄہ ڈیٹ دِمہو تمہِ دۄہ ؤنزیٚو وازَس اَدٕ کیٚنٛہہ چھُنہٕ ییٚکیٛاہ بہٕ کَرٕ صٲحبہِ مٲلکَس فون پَرواے چھُنہٕ کیٚنٛہہ بہٕ وٕچھ تٔمِس کیٛاہ چھِ بِچٲرِس پَنُن حِساب تہِ چَنٛدَس تہِ گژھِ نہ آسُن ہَنٛگتہٕ مَنٛگاے چھا آ کیٚنٛہہ چھُنہٕ پَرواے اہن حظ کۄکَر مَجمہٕ تہِ حظ اَدٕ کیٛاہ کۄکَر مَجمے گۄڈٕ چھُ کۄکَر مَجمَس پٮ۪ٹھ گژھِ آسُن دوٗر تہِ ہُہ ترٛےٚ ٹوٗرۍ وول حظ ژور ٹوٗرۍ وول تہِ آسہِ تتہِ چَلہِ پَنُن عزت ما گِراے کانٛہہ پونٛڈ پونٛڈ تہِ گژھِ آسُن

اچھا اَدٕ حظ اَدٕ حظ کیٚنٛہہ چھُنہٕ پَرواے کیٚنٛہہ چھُنہٕ پَرواے اَد سا اَدٕ سا اَدٕ سا کیٚنٛہہ چھُنہٕ اَد کیاہ اَدٕ حظ بیٚیہِ بوزناو کینٛہہ ژھاہ اَد سا وازٕ پازٕ گژھن سُپیشَل آسٕنۍ سیُن گژھِ آسُن سُپیشَل سِنۍ سِنہِ دَہ پَنٛدہ چھِ ہُراونی کَم نہٕ کَرٕنۍ کیٚنٛہہ اۭں اہن حظ اَنٕنۍ حظ چھِ تہِ حظ چھُ برابر ژے چھِی سورُے اَنٕنۍ اَدٕ کیٛاہ کیٚنٛہہ چھُنہٕ تہٕ وَلہٕ بہٕ کَرہو تۄہہِ فون ییٚمہِ دۄہ یہِ بہٕ مُقَرَر کَرٕ ڈیٹ تہٕ کیٚنٛہہ چھُ نہٕ پَرواے اَدٕ کیٛاہ بِہِو تُہۍ رۄبَس حوال أکیٛاہ بہٕ کَرٕ صٲحبہٕ مٲلکَس فون بیٚہہ تیٚلہِ ژٕ خۄدایَس حَوال اَد سا بیٚہہ بیٚہہ رۄبَس اَد سا اَد سا بیٚہہ خۄدایَس حوال